ہیٚلو السلام علیکُم سبزی وٲلۍ چھُ حظ ہَے مےٚ حظ اوس یہِ رُوانٛگَن کِلوٗ حظ اوسُم نِنۍ یہِ کۭتِس حظ گژھان رُوانٛگَن کِلوٗ کیٛاہ اَز بھاو اَکھ کِلوٗ حظ اوسُم ضروٗرت کۭتِس حظ چھُ رُوانٛگَن کِلوٗ پنٛژاہ رۄپیہِ چھِ حظ کِلوٗ اے کَم کَرُس حظ وۅنۍ کیٛاہ پنٛژاہ رۄپیہِ چھِ یہِ درٛۅگ گژھان ہے نہَ حظ توتہِ حظ کٔرۍزِہوس کَمٕے مےٚ اوس یہِ کیٛاہ یہِ بہٕ حظ یہِ کیٛاہ وُنی یِمہٕ بہٕ نِنہِ رُوانٛگَن کِلوٗ اَدٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ السلام علیکُم